بہٕ حظ وَنہو تۄہہِ پانٛژَن ڈِسٹرکَن ہُنٛد ناو اَکھ حظ چھُ گانٛدَربَل بیٚیہِ حظ چھِ سریٖنگر بیٚیہِ حظ چھُ پُلواما بیٚیہِ چھُ اننت ناگ بیٚیہِ چھُ شُپین